ہیٛلو اسلام علیکُم تُہۍ چھِو حَظ کَپُر کٕنان حَظ مےٚ حَظ اوس پھیٚرن نیُن حَظ مگَر کٲشُر پھیٚرن یِم آز لاگَان چھِ ونٛدَس کُن حَظ مگر کۭمَتھ کٔہۍ چھُ گژھان کُنوُہ شیٚتھ تَام گَژھِ نَہ حَظ ہے کُنوُہ شیٚتھ تَام حَظ چھُ ٹھیٖک چَلو جِناب شُکرِیہ